جِناب مےٚ چھُ تُہنٛدِس ڈرٛیورَس متعلق واریاہ اَصٕل باسیو مےٚ تُہُنٛد ڈرٛیوَر یُس زَن تۄہہِ اوٚن حظ چھُ یہِ ڈرٛیوَر یُس مےٚ کیب ڈرٛیوَر اوس یہِ باسیو مےٚ بَڑٕ اَصٕل اِنسان بَڑٕ رُت اِنسان تِکیٛازِ بہٕ اوسُس یور چندی گڑھ آمُت اَمہِ بروںٛٹھ زٕہٕنۍ تہِ مگر مےٚ اوس یَوٕ گَرِ پٮ۪ٹھَے یا گَرِکٮ۪ن تہِ ٲس فِکِر مےٚ تہِ ٲس فِکِر مےٚ اوس باسان زِ اَتہِ چھِ پَتہٕ یِم ڈرٛیوَر بوٗزمُت یی زِ یِم چھِ وَتھ ڈالان یِم چھِ ہُہ کَرَن یِم چھِ یہِ کَرَن یِم چھِ اِنسان سُنٛد سفر زورٕ مُشکل بَناوان مگر یُس زَن تُہُنٛد ڈریوَر اوس یہِ باسیو مےٚ واریاہ اَصٕل اِنسان تِکیٛازِ اَکھ اوس یہِ نرم طبیعتُک مےٚ حظ دوٚپ أمِس ژٕ پرٛار زٕ مِنَٹ گۄڈنٮ۪تھ ییٖتِس کالَس مےٚ سُہ لَگیج وَگیج اوس سُہ ییٖتِس کالَس لوڈ کوٚر کھول گاڑِ سُہ کھول أمۍ پانَے اَصٕل پٲٹھۍ مےٚ ووٚنُن سر تُہۍ بِہِو سایڈَس مےٚ پٮ۪ٹھ دِتُن نہٕ سُہ کَرنہٕ کِہیٖنۍ واریاہ شریٖف اِنسان اوس تَپٲرۍ دوٚیِم کَتھ گوٚو تِکیٛازِ بہ اوسُس نوٚو اَتھ سِٹی منٛز تَمہِ موٗجوٗبَن ووٚنُس مےٚ یَتھ جایہِ کیٛاہ چھِ وَنان فَلٲنۍ جایہِ کیٛاہ چھِ لگ بگ دیُت مےٚ أمۍ کَمپٕلیٖٹ روڈ میپ سورُے کَتِنٮ۪س کوٗتاہ چھِ کیٛاہ دوٗر چھِ کیٛاہ نہ چھُ تہٕ تُہۍ کِتھ پٲٹھۍ ہیٚکِو ییٚمہِ یَتھ شہرَس نٔژِتھ ؤژِتھ سُہ دیُت أمۍ سورُے مےٚ ماشاء اللہ مَشوَرٕ بٔلکہِ اوسُس بہٕ پھاکَے مطلب مےٚ اوس واریاہ ٹایم گوٚمُت سفرَس منٛزٕے بہٕ اوسُس پھاکَے مےٚ ووٚن أمِس أکِس جایہِ ژٕ رُک ییٚتہِ نَسَن بہٕ کھٮ۪مہٕ کینٛہہ اور تَمہِ خٲطرٕ کٔر أمۍ مہربٲنی تَتٮ۪تھ رُکیو یہِ اَصٕل پٲٹھۍ ییٖتِس کالَس مےٚ کھیو چیو اَصٕل پٲٹھۍ تَتِنَس بیوٗٹھ سُہ اَصٕل پٲٹھۍ شرارت نہٕ کانٛہہ چیٖز نہٕ واشروٗم گووُس بہٕ یہِ چیٖز بلکل پرٛاریو یہِ آرام سان تَمہِ پَتہٕ تہِ کوٚر أمۍ مےٚ دوٚپُن اگر بیٚیہِ تہِ چھُ سر کینٛہہ ضوٚرَتھ ٹایم لَگہِ کٕہٕنۍ تہِ پرٛابلِم چھَنہٕ تُہۍ کٔرِو سیف سِکیوٗر فیٖل تُہۍ روٗزِو مطمعین کانٛہہ تہِ فِکِر چھَنہٕ میون یُس لَگیج اوس سُہ اوس خیال تھٲیِتھ وَتہِ اوس وَنان سَر یہِ جاے حظ گٔے ہُہ ہُہ جاے گٔے فَلٲنۍ تُہۍ چھُو اگر یور گٔژھِو یَپٲرۍ کٔرۍزیو یِتھ کٲٹھۍ کوٚرُن مےٚ اَصٕل پٲٹھی گایڈ حظ واریاہ رٔتۍ پٲٹھۍ اور تَمہِ پَتہٕ واتنووُس بہٕ أمۍ واریاہ کَم ٹایمَس منٛز واتنووُس بہٕ أمۍ پنٛنہِ جاے برابر ترٛووُس بہٕ أمۍ پنٛنہِ جاے نہ گوٚو کانٛہہ ژیر نہ گوٚو کینٛہہ نہ کھژٕ أمِس کُنہِ جایہِ شرارت نہ کانٛہہ چیٖز بلکل اَصٕل پٲٹھۍ لَگیج دیُتنَم واپَس اَصٕل پٲٹھۍ یِم بیگ ویگ ٲسۍ تِم کٔرِنۍ تیٖتِس کالَس ہولڈے ییٖتِس کالَس مےٚ تِم منٛز شفٹ کٔرۍ تیٖتِس کالَس پرٛاریو تَمہِ پَتہٕ تہِ ووٚنُن اگر کینٛہہ ہٮ۪لٕپ آسہِ ضوٚرَتھ کینٛہہ آسہِ ضوٚرَتھ پٔرسٕنَل کَنٹیکٹ تہِ دیُت تٔمۍ اگر کُنہِ ساتہٕ آسہِ ہٮ۪لٕپ آسہِ کینٛہہ ضوٚرَتھ بہٕ چھُس ییٚمہِ ییٚتھۍ سِٹی منٛز روزان کُنہِ ساتہٕ تہِ آسہِ کینٛہہ تہِ ہٮ۪لٕپ آسہِ ضوٚرَتھ تُہۍ حظ کٔرۍزیو مےٚ فون بہٕ چھُس بَس اَکھ فون کال دوٗر تہٕ تُہۍ زٲنۍزیو نہٕ ییٚتہِ کانٛہہ پڑوسی یہِ سٕٹرٛینجَر چھُو نہٕ تُہۍ کینٛہہ اجنبی چھُو نہٕ تۄہہِ کینٛہہ ییٚمہِ ساتہٕ تہِ تۄہہِ کینٛہہ ضوٚرَتھ پیٚیہِ وُ چاہے سُلہِ یا ژیٖرۍ کٕہٕنۍ تہِ فِکِر چھَنہٕ تِکیٛازِ مےٚ اوس واریاہ فِکِر بہٕ اوسُس دپان یَتھ شہرَس چھُس نہٕ بہٕ آمتُے پَتہ چھَنہٕ کینٛہہ کِتھۍ لُکھ چھِ کیٛاہ لُکھ چھِ مگر واریاہ اَصٕل گوٚو مےٚ فیٖل حظ محسوٗس گوٚو مےٚ واریاہ اَصٕل اَمی سۭتۍ یہِ سفر اوٚتام کٔڑِتھ اَمہِ موٗجوٗب چھُس بہٕ دَپان یُس زَن تۄہہِ یہِ ڈرٛیوَر چھُ یہِ چھُ تۄہہِ واریاہ اَصٕل ڈرٛیوَر أمِس تھٔےزیو خیال یہِ چھُو واریاہ اَصٕل کٲم کَران یِم زَن پٮ۪سٮ۪نجَر چھِ باقٕے چیٖز چھِ تِمَن ہُنٛد دِل زینان مُمکِن چھُ اَمہِ سۭتۍ مِلیو تۄہہِ بیٚیہِ تہِ پٮ۪سٮ۪نجَر کیٛازِ أمۍ سُنٛد زَنہٕ یُس طریٖقہٕ چھُ یُس زَن أمۍ سُنٛد وۄتھُن بیٚہنُک طریٖقہٕ سُہ آو مےٚ واریاہ زیادٕ پَسنٛد مُمکِن چھُ اگر بہٕ بیٚیہِ کَرٕ بہٕ ہمیشہِ کوٗشِش وۄنۍ اولہَس سۭتی یَن ییٚمہِ ساتہٕ تہِ مےٚ ڈرٛایو آسہِ کَرٕنۍ یا کینٛہہ آسہِ کَرٕنۍ بہٕ آسہٕ اولہٕچی گٲڑۍ کَرَن بُک تِکیٛازِ تۄہہِ چھُ واریاہ اَصٕل ڈرایوَر یہِ باسیو مےٚ بے زبردَس واریاہ رُت ڈرٛیوَر پنٛنہِ جایہِ ترٛوونَس پنٛنہِ لوکیشنہِ پٮ۪ٹھ ترٛوونَس کَم ٹایم ںیُوَن بیٚیہِ واریاہ شریٖف اَصٕل پٲٹھۍ